اسلام علیکُم ورحمتہ اللہ أسۍ ہسا چھِ واریاہ اَصٕل فیٖل کران یہِ ہسا أسۍ پٕلانٹ وٕچھان تَتہِ ترٲوِتھ بٔلوٗمَس منٛز تہٕ أسۍ ہسا چھِ پانہٕ مطلب زٔمیٖن دار تہٕ ییٚلہِ کَٹن چھِ آسان سَجٲوِتھ اَصٕل پٲٹھۍ تہٕ أسۍ چھِ واریاہ اَصٕل فیٖل کران تَمہِ ساتَن تہٕ یہِ ہسا چھِ ہر کٲنسہِ آسان اَگر مطلب کانہہ تہِ وٕچھ اَصٕل پَہن گاڈَن یِم پٕلانٹٕس یِم ٹریٖز چھِ آسان یِم ہسا چھِ اَسہِ واریاہ زیادٕ مان ژٕ ضروٗرتھ أہنز چھےٚ اَسہِ واریاہ زیادٕ ضروٗرتھ کیازِ کہِ اَگر نہٕ پٕلنٹٕس آسن گرمس منٛز اَسہِ اَگر نہٕ ٹریٖز آسن گرمہٕ سۭتۍ چھُ مَران کیازِ مطلب اَگر شہر کُن گژھو تورٕ چھےٚ آسان زیادٕ سَردی تورٕ چھُ آسان زیادٕ گرٕم اس لیے اَگر گامَن کُن وٕچھو زٔمیٖن دارَن مطلب یَپٲر زٔمیٖن دار چھِ آسان پَژَان اَگر تُکُن وٕچھو تِم ہسا ٹری بَنٲوِتھ تِمن چھُ آسان کُلۍ آسان تَپٲرۍ تَتھ چھُ آسان زیادٕ ہوا أسۍ ہسا چھِ فیٖل کران واریاہ اَصٕل اَگر ہسا کانہہ تہِ مطلب آسہِ یِتھ کنۍ سُہ تہِ کرِ فیٖل واریاہ زیادٕ تَمہِ سۭتۍ چھُ واریاہ زیاد مَزٕ یِوان گاڈٕ وٕچھِتھ اَگر کانہہ تہِ آسہِ ہر کانہہ چھُ فیٖل اَصٕل کران